اَسَلامُ علیکُم سر ٹھیٖک پٲٹھۍ چھو حظ سر بیٚیہِ چھِو حظ ٹھیٖک سر اَسہِ حظ ٲسۍ یِم کیٛاہ چھِ وَنان بیٹ تۄہہِ چھو حظ یِم بیٹ ویٹ بناوان سر آ اَسہِ حظ ٲسۍ یِم بیٹ زٕ ژورضوٚرت کشمیری مطلب بِلو پیور حظ اَہن حظ سر تہٕ اگر حظ تۄہہِ یِم ٲسۍ اَسہِ یِم ضوٚرت حظ سر أسۍ حظ چھِ ییٚتی بانڈی پورا بانڈی پورا پٮ۪ٹھ حظ اَسہِ حظ چھِ سر نَہ حظ نَہ نَہ تمہِ خٲطرٕ حظ چھَنہٕ اَسہِ ضوٚرت کِہیٖنۍ اَسہِ چھِ پرٛوفِشنل ٹیٖم چھُ اَسہِ

نَہ حظ نَہ نَہ نَہ اَسہِ چھِ ٹوٹل حظ اَسہِ پنٛنِس ٹیٖمس خٲطرٕ پرٛوفِشل ٹیٖم یُس اَسہِ چھُ مگر گَژھِ آسُن پیو بیٹ حظ سر

اَہن حظ سر مےٚ ونتٕے یہِ کالٹی گَژھِ آسٕنۍ مگر اصٕل حظ بیٚیہِ گَژھِ آسٕنۍ قۭمتھ

ایٚمہِ برٛۄنٛہہ چھو حظ تۄہہِ دِتمِتۍ کُنہِ ٹیٖمس

کالٹی کیٛاہ حظ چھِ دِ حظ اَسہِ چھِ دَہ وُہ ضوٚرت حظ تِم گَژھن مگر بیٹ آسٕنۍ اصٕل دٔرۍ حظ سر بیٚیہِ ؤنتو حظ قۭمت ٹھیٖک حظ چھُ سر ٹھیٖک حظ چھُ سر